ہٮ۪لو اَلسلامُ علیکُم جی آپ تُہۍ چھُوا ڈاکٹر نُزہت تُہۍ چھُوا ڈاکٹَر نُزہت دوٚپمو تُہۍ چھُوا ڈاکٹَر نُزہت جی بہٕ چھَس عشرَت منظوٗر جی مےٚ ٲس یِتھ کَنۍ کٔر مےٚ کال مےٚ ٲس پرٛابلِم مےٚ درٛاے بٔتھِس اٮ۪کنی واریاہ زیادٕ ہاں أسۍ چھِ أمۍ برٛۄنٛٹھ تہِ تۄہہِ نِش آمٕتۍ مےٚ چھِ یی مےٚ چھِ بٕتھِس سٲرۍسٕے لۄکٕٹۍ لۄکٕٹۍ تِم دانہٕ چھِنہ تِمَے چھِ نیران سٲرۍسٕے بٕتھِس نہ مےٚ چھِ یہِ آل اوٚوَر فیسَسٕے یوت نہ سُمال بنٛدَس تہِ منٛز منٛز ییٚلہِ کیٚنہہ کھیٚمو نا گرم ڈرٛاے فرٛوٗٹ چاکلیٹ تَمی چھِ پَتہٕ تِم نیران تِم رٮ۪ڈ اٮ۪کنی چھِنہ سُے چھِکھ نہ تِم چھِ مےٚ کَنٹِنیُوَس آرجِنِنٛگ منٛزٕ منٛزٕ چھِ کران منٛزٕ منٛزٕ

فیس واش حظ تہٕ ڈِفرنٛٹ ٲسٕس بہٕ یوٗز کران البتہٕ ایٹ پرٛٮ۪زٮ۪نٛٹ چھَس بہٕ کران کٕلیٖن اینٛڈ کٕلیر

ہاں اَمہِ برٛونٛٹھ گٔیے اَکہِ اَکہِ لَٹہِ گٔیے بَٹ پَتہٕ گٔے نہٕ بیٚیہِ فرق گٔے نہٕ کِہیٖنۍ تہٕ بیٚیہِ تِتھَے کٔنۍ بمپٕس اٮ۪کنی آے بیٚیہِ تہِ

اۭں

یہِ سَن سِکریٖن کُس

اٮ۪کنی یَس گوٚو نہٕ یِہوٚے پانٛژھ شےٚ رٮ۪تھ البتہٕ بمپٕس گٔے مےٚ ریٖسٮ۪نٛٹلی ییٚتھۍ رٮ۪تَس زیادٕ بمپٕس ہاں تِتہِ چھِ سُہ تہِ چھِ ریٖزَن

اَچھا ٹھی سَن سِکریٖن ووٚن نا تۄہہِ سَن سِکریٖن کُس اَکھ کَرٕ بہٕ یوٗز

اوکے چلو ٹھیٖک نہ بَس شُکریہ یُتٕے اَچھا اَلسلامُ